اِسلامی بینٛک متعلق تہٕ بیٚیہِ اِنشورنٕس متعلق بیٚیہِ ہیٚچھو أسۍ اتھ منٛز اِسلامی بینٛک تہٕ اِنشورنٕس یہِ کِتھٕ پٲٹھۍ چھِ الگ ریوا رِٮ۪وٲیتی بینٛکو نِش یا یَتھ أسۍ وَنان چھِ کنوینشنل بینٛک تہٕ اَمہِ سۭتۍ کیٛاہ وارِیاہ فوایِد یِنۍ یَتھ کشمیٖر ویلی منٛز گۄڈٕنٮ۪تھ کَرو أسۍ وُچھو أسۍ یہِ اِسلامی اِسلامی بینٛک تہٕ اِنشورنٕس وُچھو أسۍ أسۍ دِمو اَمِچ رائے اَمہِ سۭتۍ کیٛاہ گَژھِ کشمیٖرس منٛز گۄڈنٮ۪تھٕے وُچھو أسۍ کشمیٖر کشمیٖر اگر أسۍ یہِ کشمیٖرُک ایرِیا وُچھو یَتھ منٛز چھِ مطلب وارِیاہ زیادِ لُکھ یِم چھِ مُسلمان کَم قٔلیٖل چھِ ییٚتہِ کشمیٖری پٔنٛڈِت تہٕ بیٚیہِ کَم قٔلیٖل تہِ چھِ ییٚتہِ سِکھ تہِ روزان کِرسچن تہِ روزان نان مُسلِم تہِ چھِ روزان مطلب ییٚتہِ چھِ ورِیاہ لیکِن زیادٕ میٚجارٹی چھِ ییٚتہِ مُسلمان روزان گوٚو أسۍ کَرو گۄڈٕنٮ۪تھ دِمو پنٕنۍ رائے اِسلامی بینٛکن ہٕنٛز اِسلامی یِم بینٛک چھِ یِم چھِ کٲم کَران یِم چھِ کٲم کَران لُکن خٲطرٕ یِم چھِ لُکن بَڈاوان بِڈاوان کَتھ منٛز ہر کُنہِ سایڈٕ مدتھ کَران سکوٗل بناونس منٛز کیٛاہ کاروبار کرنس منٛز کُنہِ تہِ چیٖزس منٛز تِکیٛازِ یِمن چھِ اکھ اہم کار یِم چھِنہٕ سوٗد ہٮ۪وان کِہیٖنٛۍ یا ٹیکٕس یَتھ وَنان چھِ یہِ چھِ آسان سوٗدٕ نِش پاک بیٛاکھ کٲم وَنو أسۍ یِم چھِ یہِ وُچھ اَسہِ یَتھ ویلی منٛز مطلب اِسلامی بینٛک وۅنۍ کَرو أسۍ کَتھ اِ متعلق یِم کِتھٕ پٲٹھۍ چھِ آسان الگ رِوایتی بینٛکو نِش یِم رِوایتی بینٛک چھِ چاہیے بہٕ گژھٕ کٲنٛسہِ رِوایتی بینٛکس نِش مےٚ دِ لون تِم دِنۍ مےٚ لون لیکِن وارِیاہ زیادٕ سوٗدس پٮ۪ٹھ وارِیاہ زیادٕ اِنٛدرس اِنٹرسٹس پٮ۪ٹھ یُس نہٕ بہٕ ہٮ۪کہٕ پتہٕ بٔرِتھ کِہیٖنٛۍ اَمہِ سۭتۍ چھِ مےٚ پرٛابلِم گژھان تاکہِ پتہٕ چھِ مےٚ بینٛکہٕ وٲلی گرِ یِوان کیٚنٛہہ پراپرٹی کَران سیٖز کیٚنٛہہ ضبطہٕ کَران سُہ چھُ مےٚ نۄقصان اگر بہٕ اَمہِ برعکٕس وُچھکھ اِسلامی بینٛک تِم چھِ مےٚ لون دِوان تِم چھِنہٕ مےٚ سوٗد ہٮ۪وان کِہیٖنٛۍ تِم چھِ مےٚ لون دِوان سوٗدٕ روٚستٕے ییٚمہِ سۭتۍ بہٕ پنُن پان تہِ ہٮیٚکہِ چلٲوِتھ تہٕ تِمن تہِ ہٮ۪کہٕ بہٕ لون واپس کٔرِتھ بیٚیہِ وُچھو أسۍ بیٛاکھ اَکھ یِم الگ نٮ۪س یَتھ رِوٲیتی بینٛکس تہٕ اِسلامی بینٛکس یُس رِوٲیتی بینٛک چھُ یہِ چھُ کُنہِ تہِ چیٖزٕ خٲطرٕ لون دِوان چاہیے تُہۍ کیٚنٛہہ تہِ کار کٔرِو میٛون مطلب چھُ تُہۍ تٔرٲوِو شراب خانہٕ تُہۍ تٔرٲوِو سینِما ہال تُہۍ تٔرٲوِو کیٚنٛہہ تہِ تتھ خٲطرٕ چھِ یِم لون دِوان اَمہِ برَعکٕس اگر أسۍ وُچھو اِسلامی بینٛک یہِ چھِنہٕ یہِ چھِ اَسہِ دِوان اِتھِکل لون اِتھِکل لون مطلب گوٚو یہِ چھِ اَسہِ دِوان مارلٹی سان لون مطلب یہِ چھُنہٕ اَسہِ لون دِوان تُہۍ تٔرٲوِو شراب خانہٕ تُہۍ تٔرٲوِو مطلب ڈانٕس بار تُہۍ ترٲوِو گیمبلِنٛگ تُہۍ تٔرٲوِو مطلب جُوا خان تَمہِ خٲطرٕ چھُنہٕ اَسہِ زٕہٕنٛے یہِ زٕہٕنٛے دِوان لون تتھ نِش چھِ یہِ رُکاوان بیٚیہِ چھِ اَسہِ یِم کیٛاہ کَران بیٚیہِ چھِ اَسہِ یِم لون کَران پرٛیموٹ کَران تاکہِ أسۍ بَڈو تھوڑا بڈو تھوڑا مطلب اگر أسۍ پنٕنہِ مکان خٲطرٕ لون ہٮ۪مو بینٛکس تِم چھِ اَسہِ دِوان مطلب گر لون دِوان وارِیاہس سخت یَتھ پٮ۪ٹھ اِنٹرسٹس پٮ۪ٹھ یُس نہٕ أسۍ ٹایمس پٮ۪ٹھ بران ہٮ۪کان أسۍ چھِ کِہیٖنٛۍ اَمہِ برَعکٕس یِم یہِ اِسلامی بینٛک چھِ اَمہِ سۭتۍ تہِ چھِ اَسہِ یہِ گَژھان اِسلٲمی بینٛک چھِ اَسہِ لون دِوان اَتھ منٛز چھِ آسان کِہیٖنٛۍ اَمہِ سۭتۍ چھِ أسۍ آرام سان پنُن کاربار چَلان پنُن مکان بناوان تہٕ أسۍ چھِ لون تہِ والان نکھٕ تِکیٛازِ سُہ چھُ فرٛی آسان سوٗدٕ نِش پاک وۅنۍ کَرو أسۍ کَتھ کم کم اَپارچُنِٹیٖز میلان اَمہِ سۭتۍ یَتھ ویلی منٛز کشمیٖرس منٛز اگر أسۍ اِسلامی بینک ییٚتہِ نٲفِظ کَرو گۄڈنٮ۪تھٕے یِم ییٚتہِ میٚجارٹی آف پاپٕلیے میٚجارٹی لُکھ چھِنا زیادٕ لُکھ چھِ ییٚتہِ مسلمان یِم کَرن پریفر أتھۍ کُن تِکیٛازِ یِم چھِ ییٚتہِ چھِ زیادٕ ریٚلِجس پیٖپُل یِم کَران أتھۍ کُن پرٛیفر أسۍ وُچھو أسۍ کَرو اَتھ سپورٹ بیٚیہِ یِم چیٖز وُچھو أسۍ یوٗتاہ سحیٲتی زیادٕ زیادٕ آے یور اِسلامی بینٛک تہِ چھِ لُکن دپان تُہۍ دِوان لون تُہۍ تہِ بڈٲوِو پنُن پان تُہۍ تہِ پٔکِو برٛونٛہہ برٛونٛہہ تُہۍ مہٕ روٗزِو پتھ کِہیٖنۍ تُہۍ تہِ کھُلٲوِو پنُن لۅکُٹ لۅکُٹ کانٛہہ بِزنِس تُہۍ تہِ کھُلٲوِو کانٛہہ چیٖز تاکہِ تُہۍ تہِ کٔرِو یِمن ٹیٛوٗرِسٹن سۭتۍ مدتھ تاکہِ اَمہِ سۭتۍ تہِ ییہِ تُہٕںٛدِس محلس منٛز پونٛسہِ اَمہِ سۭتۍ تہِ گَژھِ اکنامی منٛز گرو